بہٕ حظ ٲسٕس اَکہِ دۄہ ٹرٛینِنٛگ تَقریٖبَن ژَتجی ہن دۄہَن کٔر اَسہِ کنٹِنیوٗ کٔر اَکھ ٹرینِنٛگ یانے ریلِجَس رِلیٹِڈ مَذہَبَس رِلیٹِڈ مَگر یِم تَتہِ اَسہِ ٹیٖچٲرٕس ٲسۍ مےٚ باسے تِم ٲسۍ واریاہ زیادٕ اَصٕل تِکیٛازِ تِمن ژَتجۍ ہن دۄہَن یہِ کیٚنٛژھا اَسہِ تتہِ پوٚر یانے بہٕ ہیٚکہٕ نہٕ سُہ زٕہٕنٛے تہِ مٔشرٲوِتھ میٛانہِ خٲطرٕ اوس سُہ واریاہ زیادٕ اِمپارٹنٹہٕ تِکیٛازِ ہاں اِنسان اَگر زِنٛدگی منٛز اِنسانَس اَگر کُنہِ جایہِ تِژھ کٲم چھِ گژھان یانے یۄس واریاہ اَصٕل چھِ آسان سۄ کٲم ہیٚکہِ نہٕ اِنسان مٔشرٲوِتھ کِہیٖنٛۍ تہِ تِکیٛازِ آ ییٚمہِ سۭتۍ اِنسانَس پیٚٹھ اَثر پیٚیہِ چاہے سُہ اَثر جِسمٲنی اَثر پیٚیہِ چاہے سُہ اَثر سٲنِس روٗحس پیٚیہِ مےٚ باسان تِم ژَتجی دۄہ یِم اَسہِ تَتہِ یِکجاہ گُزٲرۍ تٔمہِ سۭتۍ پیٚوو پیوٚو میٛٲنِس روٗحس واریاہ زیادٕ اَثر یانے مےٚ میلو روٗحس تَمہِ سۭتۍ غذا تِکیٛازِ سۄ ٲسۍ اکھ ریلِجَس ٹرینِنٛگ سانہِ خٲطرٕ ریلِجَسس رِلیٹِڈ اَگر أسۍ کیٚنٛہہ تہِ پَرو مےٚ باسان آ تَمہِ سۭتۍ چھِ سٲنِس سُہ دِلَس سُہ تَسَلی میلان تہٕ انسانَس چھُ باسان نہَ مےٚ کوٚر کیٚنٛہہ حٲصِل یِم تَتہِ اَسہِ ٹیٖچر ٲسۍ تِم ٲسۍ واریاہ زیادٕ اَصٕل تِکیٛازِ تِمو دیُت اَسہِ تِمن ژَتجی ہن دۄہَن درس واریاہ اَصٕل پٲٹھۍ یانے اَسہِ گوٚو نہٕ یہِ محسوٗس کِہیٖنٛۍ تہِ أسۍ ٲسۍ گرِ نیٚبر ژَتجی ہن دۄہَن أسۍ ٲسۍ کُنہِ جایہِ ہوسٹلَس منٛز تِکیٛازِ اَگر کُنہِ جایہِ اِنسان گژھان چھُ تہٕ پَتہٕ اَگر تَتہِ باسہِ سانہِ خٲطرٕ یُس اِنفراسِٹرٛکچر چھُ سُہ چھُنہٕ صحی کِہیٖنٛۍ تہِ یا سانہِ خٲطرٕ یۄس تِمو تَتہِ یہِ چھُ تھوٚومُت آسان ایٚرینٛجمینٛٹ چاہے کھیٚن چیٚنُک چاہے بدل کُنیُک سُہ چھُنہٕ صحی کِہیٖنٛۍ تہِ مَگر مےٚ باسان ژَتجۍ ہَن دۄہَن یُس أسۍ ٲسۍ چاہے سانہِ خٲطرٕ کھیٚن چیٚنُک اِنتِظام چاہے سانہِ خٲطرٕ روزنُک اِنتِظام چاہے سانہِ پَڑایہِ ہُنٛد اِنتِظام ٹیٖچر سانہِ خٲطرٕ یُس اِنتِظام تِمو کوٚرمُت اوس سُہ اوس واریاہ بہتریٖن تِکیٛازِ اَسہِ باسیٚو یِمن ژَتجی ہن دۄہَن باسیٚو مےٚ یانے زِنٛدگی منٛز ہسا چھُنہٕ مےٚ تیُتھ تِم دۄہ زٕہٕنٛے تہِ میلے مٕتۍ یِم مےٚ تِتھۍ ژَتجی دۄہ ٲسۍ تِکیٛازِ تَتھ منٛز یِم ٹیٖچٲرٕس ٲسۍ یِم تتہِ اَسہِ تِمو نصیٖحت کَرِ یُس تِمو پَرنوو أسۍ تَتہِ تِمن ژَتجی ہن دۄہَن سُہ ہیٚکہٕ نہٕ بہٕ زٕہٕنٛے تہِ مَشرٲوِتھ تِکیٛازِ سُہ روٗد میٛانہِ زِنٛدگی خٲطرٕ واریاہ زیادٕ سُہ سَبَق یانے تِم نٔصیٖحتہٕ تِمو نٔصیٖحتو سۭتۍ ہیٚچ مےٚ پَنٕنۍ زِنٛدگی تہِ اَصٕل پٲٹھۍ گُزٲرِتھ تہٕ آیِنٛدٕ تہِ گُزارٕ بہٕ اکھ پانہٕ تہِ تِمنٕے کَتھن پیٚٹھ عمَل کٔرِتھ گُزارٕ بہٕ آیِنٛدٕ تہِ اِنشاللہ زِنٛدگی تہٕ تِمہٕ نٔصیٖحتہٕ یِم اَسہِ تَتہِ ٹیٖچرو کَرِ

تِم لَمحات ٲسۍ میٛانہِ خٲطرٕ تِم سُہ اکھ اکھ ساتھ اوس میٛانہِ خٲطرٕ واریاہ بہتریٖن تہٕ بہٕ چھَس تِمن ٹیٖچرَن ہُنٛد واریاہ زیادٕ شُکُر گُزار یِمو اَسہِ تَتہِ ژَتجی ہن دۄہَن تَتہِ اَسہِ دَرس دیُت یا تِمن فرینٛڈَن ہُنٛد یِمو سۭتۍ یِمو مےٚ سۭتۍ اَصٕل پٲٹھۍ تَتہِ تیُتھ برتاو کوٚر زِ اَسہِ پیوٚو نہٕ تَتہِ گرِ یاد گرٕ یاد کِہیٖنٛۍ تِکیٛازِ نتہٕ اَگر اِنسان گرِ نیران چھُ تٔمِس چھُ واریاہ زیادٕ محسوٗس گژھان اِنسان چھُ وَنان بہٕ کر واتہٕ بیٚیہِ گرٕ تِکیٛازِ ییٚلہِ نہٕ تیُتھ حِساب چھُ نیٚبرٕ آسان کِہیٖنٛۍ مَگر اَسہِ گوٚو نہٕ تَتہِ پیوٚو نہٕ تَتہِ اَکہِ وِزِ تہِ گرٕ یاد تِکیٛازِ سانہِ خٲطرٕ اوس تَتہِ واریاہ زیادٕ اَصٕل اِنتِظام آمُت کرنہٕ